وعلیکُم سلام یہِ حظ چھِ زٔمیٖن حِساب ییٚتٮ۪تھ تۄہہِ زٔمیٖن آسیو تہٕ تٔمی حِسابہٕ گژھِ یہِ ریٹ

بہٕ حظ یِمَے نہ تَتھ نظرِ گۄڈٕ وُچھ بہٕ زٔمیٖن کیُتھ چھُ مطلب کتٮ۪تھ چھُ تہٕ تٔمۍ پتہٕ وُچھو اَدٕ حظ